ژےٚ پرٛزنٲوتھَس نہَ حظ بہٕ بہٕ چھَس نہَ حظ رُکہٕ رُکہٕ ہے تُہۍ چھِو نا سُلیمان صٲب آ بہٕ چھَس نہَ حظ دۅہے کھسن تُہٕنٛزِ بَسہِ منٛز

آ اولسہِ چھَس نا بہٕ کھ سان یِہَے یہِ پوٚتشےَ تام تہٕ ژٕ وَن ہاں تُہۍ ؤنِو مےٚ اَکھ چیٖز یِہَے یہِ اَسہِ چھِ أسۍ چھِنہٕ حظ کالجہِ پران وۅنۍ اوس اَسہِ دَپان پرٛنسپُل سَر کہِ تہٕ تُہۍ ما زٲنۍہوٗن کانٛہہ ڈرایوَر شیوَر ما چھُو رِشتہٕ دار تہٕ ییٚتہِ چھُ گَژھُن پِکنِک تٔمِس کٔرۍتو کَنٹیٚکٹہٕ تہٕ بیٚیہِ پرٕٛژھۍ زیٚوس کِراے وراے کیٛاہ چھےٚ اَز اَسہِ حظ دوٚپ یمو أسۍ نِمو تُہۍ گُلمرگ نہَ گُلمرگٕے یوت کالجہِ پٮ۪ٹھ نہَ حظ کالجہِ پٮ۪ٹھ لگ بگ چھِ شیٹھ بَچہِ تۄہہِ کیٛاہ باسان شیٹھ بَچہِ کٔژَن گاڑٮ۪ن مَنٛز واتان نہَ ٹیٖچر چھِ اَسہِ زٕے سۭتۍ بَس حظ یُس تُہۍ چَلاوان چھِو أسۍ حظ کَرو پَتہٕ ایٚڈجَسٹ یپٲرۍ ہُپٲرۍ نہَ نہَ سٲرِی أسۍ واتو سٲرِی کالیج گرٛاونٛڈَس مَنٛز تَتہِ پٮ۪ٹھ نیرو أسۍ پَتہٕ گُلمرگہِ خٲطرٕ بس ہَسا تیٚلہِ وَنہٕ حظ بہٕ پرٛنسپُل سَرس اَسہِ چھُ کھٮ۪ون پَنُن اَسہِ چھُنہٕ بَتہٕ وَتہٕ کالجُک کیٚنٛہہ تہِ اَسہِ چھُ اَنُن پَنُن سۭتۍ نیرو أسۍ لگ بگ کالجہ پٮ۪ٹھ نَیہِ بَجہ شیےٚ بَجہِ ہِیٛوٗ نیرو تَتہِ تہٕ بیٚیہِ شامَس ٲٹھِ بَجہِ گٔژھِ آسٕنۍ گَرِ سُہ حظ چھُو پَتہٕ پانَس تام تُہۍ کِتھٕ کٔنۍ کیٛاہ نہَ حظ نہَ تیٚلہِ مہٕ حظ کھَسو کیٚنٛہہ ٹھیٖک حظ چھُ تۄہہِ چھُوٕ صُبَحس وۅنۍ کھَسُن اور کالج کُن پوٚرشو کُن چھُو حظ کھسُن کٔژِ بَجہِ